سٲنۍ گُزٲرِش چھَے گورنمینٹَس زِ گرٛام پَنچایَت کٔرِو اِمپرٛوٗ بیٚیہِ پَنُن سون سٕپوٹٕس اینٛڈ ٹیوٗرِزٕم سٮ۪نٹَر تہِ کٔرِو اِمپرٛوٗ سٲنِس ضِلَس منٛز اَسِہ چھِ واریاہ قٕسمٕکۍ ییٚتہِ پرٛابلِم گژھان یُس نہٕ گرٛام پَنچایَت ذٔریعہٕ پوٗرٕ چھِ گژھان کِہنۍ أسۍ چھِ أپیٖل کَران گورنمینٹَس زِ تِم کٔرِنۍ سا یٔمۍ چیٖز جلدی جلدی حل